ہیٚلو وعلیکُم اسلام اَسلام علیکُم یورٕ چھِ واریاہ ویسے جایہِ لیکِن آ سانہِ اِنفارمیشن حِسابہٕ چھِ ییٚتہِ لولاب ویلی بَنگس ریٚشۍواری نٔگری آ یہِ چھُ ویٚری گَژھان ایٹ تھاوزَنٛٹ

تۄہہِ کَتہِ پیٚٹھ چھُ یُن ایٚگزیٹلی

نٔگری تام گوٚو ٹیٚن تھاوزنٛٹ آ لگ بگ أسۍ ہیٚکو ؤنِتھ لگ بگ یہِ تھٔٹی تھاوزَنٛٹ تام حظ اگر ٹوٹلَس منٛز تَتِکۍ وُچھو ہوٹل وغیٚرہ یہِ گَژھِ تھٔٹی پٕلَس تھاوزَنٛٹ چھُ یُن دۅن دۅہَن پیٚٹھ پتہٕ تُہُنٛد آ تُہٕنٛدِ حِسابہٕ کھیِِٚوو تۅہہِ کِتھۍ حظ ہوٹل گَژھنَو یہِ گَژھِ نا ویری پانٕے آ نان وٮ۪جی تیٚلہِ گَژھِ یہِ لگ بگ فِفٹی فِفٹی تھاوزَنٛٹ تٔمِس وُچِھتھ کیٛازِ گَژھِ نہٕ تٔمسٕے ہیٚتھ چھُ گَژھان یُس یہِ بَنگَس چھُ یہِ چھُ اَکھ واریاہ بوٚڈ مٲدان ہیٛوٗ اَتہِ چھِ أسۍ کیٹٕل فیٖڈ کَرناوان تہٕ یُس مےٚ تۄہہِ بیٛاکھ جاے ؤنوٕ ریٚشواری یہِ چھےٚ ایٚکزیٹلی چھِ یہِ پہاڑَن منٛز آسان تہٕ یۅس تہِ جاے وُچھِو تَتھ آسہِ پَنٕنۍ پَنٕنۍ خٲصِیَت

آ بِلکُل بِلکُل

بِلکُل أسۍ چھِ تۄہہِ سواگَت کَران پَننہِ دِل سۭتۍ امہِ لگ بگ ہُہ اگر أسۍ کَنسیٚشٮ۪ن تہِ کَرو یہِ گَژھِ فوٹی فایِو تھاوزَنٛٹ تام تُہۍ ییٚتہِ پیٚٹھٕ اسہِ ؤنِو أسۍ کَرو تَتی پیٚٹھ تُہۍ ؤنِو اسہِ ایرپوٚٹ پیٚٹھ ایرپوٚٹ پیٚٹھ نیٚرو أسۍ آ بیٚیہِ کانٛہہ ہیلپ سانہِ طَرفہٕ